اَلسَلامُ علیکُم ٲں تۄہہِ چھُوا پَے مےٚ تہٕ میٛانہِ فیملی ٲں بیٚیہِ میٛانیٚن فرٛیٚنٛڈَن اسہِ چھُ گژھُن بیٚیہِ ہمسایَن اسۍ چھِ زٕ ژور گھرٕ تَتھ منٛز چھِ أسۍ پَنٛژاہ بٲژ أسۍ ٲسۍ وۄنۍ وَنان أسۍ گژھو پہلگام دۄہَس کھنٛڈَس اور شامَن یِمو واپَس وۄنۍ چھیٚس بہٕ وَنان وۄنۍ کٔژ تَویرا لَگیٚن اَتھ خٲطرٕ أسۍ چھِ لگ بھگ ٲں پنٛژاہ اَکوَنٛزاہ یِوان ہمساے ومساے ہیٚتھ اسہِ ٲسۍ کار ضروٗرت اگر تُہۍ وۄنۍ تَویرا زٕ ترٛےٚ سوٗزِہیٛوٗ تہٕ أسۍ گژھہٕ ہاو پِکنِک